پننِس یہِ ہسا یہِ دورس منٛز ٲس مےٚ باسان یہِ ساروے کھۄتہٕ یہ کٲم مشکِل مان ژٕ یہِ کرٕنۍ یہ اۭں یہِ نہ گرٕچ کٲم باغن باغاتن ہنٛز کٲم رمیٖن دٲری ہنٛز کٲم ییٚلہِ زن کہِ بہٕ اوسُس پانہِ آلریٚڈی میڑکٕلِس سۭتھ ڈیٖل کران مگر ساروٕے کھۄتہِ باسیٚو مےٚ ییٚلہِ ہسا بہٕ یور آس پتہٕ یۄس یہِ میٚڑکٕلس سۭتۍ مےٚ ڈیٖل کٔر مےٚ بادیٚو کہِ امہِ سۭتۍ چھُ فیٹی لِور تہِ گژھان امہِ سۭتۍ چھُ یسا یہِ فیٹی لِور تہِ گوٚو وزن تہِ گوٚو زیادٕ تہٕ مےٚ ہسا کٔر کٲم مے دوٚپ نہ ایٚکاڈنگ ٹُہ ساینس اتھ چھُ مارنگ واک ضروری مارنگ واک ہسا چھُ یہِ ہسا انسان سٕنٛد خٲطرٕ ضروری مےٚ لوٚگ مےٚ لوٚگ مارنگ واک کرُن مےٚ لٲگۍ جِم کرٕنۍ اور مےٚ ہسا کٔر یہ ہسا یہِ گرکٮ۪ن تہِ سودُم اتھ کامہِ منٛز گرچہِ کامہِ منٛز باغاتن ہِنٛز کٲم چھِ آسان أتتی جناب محترم یہِ بہ ہسا روٗدُس امہِ سۭتۍ نارمل وِد د رِزلٹ آز چھُ مےٚ وزن تہِ کنٹرولس منٛز از چھُس بہٕ یہ ہسا یہ صحتہٕ کِن تہِ مان ژٕ بڑٕ بہتٔریٖن تہٕ بہٕ چھُس اتھ بارس منٛز واریاہ شُکُر گزار کہِ یُس ہسا یِم جِم وِم چھِ یِم تہِ ہسا چھِ بڑٕ بہتٔریٖن مارنگ واک تہِ چھُ بڑٕ بہتٔریٖن تہٕ کھٮ۪ن چٮ۪نس منٛز تہِ چھُ منٛزٕ احتِیاط آسان کرُن باقٕے شُکریہ